گۄڈٕنیتھٕے کرو أسۍ کَتھ یِتھ کنیتھ زِ ییٚمہِ ساتن أسۍ کانہہ محفل چھِ آسان یا فَنگشن چھ آسان گوٚو تَمہِ ٹایمہٕ چھِ آسان اَسہِ آبٕچ واریاہ ضروٗرت یعنے کہِ سٮ۪ٹھاہ ضروٗرت چھےٚ آسان اَسہِ آبٕچ تَمہِ ساتن گوٚو وۄنۍ کِتھ کٔنۍ ہٮ۪کو أسۍ تَمہِ ساتن پانس نِش سِٹور آب تھٲیِتھ أسۍ ہٮ۪کو واریاہو ذٔریعو پانَس نِش آب سِٹور تھٲیِتھ گوٚو اَگر أسۍ گامَس منٛز آسہِ ایویلیبٕل گوٚو أسۍ چھِ کران کَتھ کٲم زِ أسۍ چھِ اَنان واریاہ بَجہِ بَجہِ ٹینکیٖز چھِ اَنان تہٕ اَنان چھِ أسۍ تِمن منٛز تھاوان چھِ أسۍ پانَس پَنٕنہِ جایہِ سِٹور آب گوٚو پَتہٕ ییٚمہِ ساتَن اَسہِ ضروٗرت چھِ آسان یُس اَسہِ جمع آب چھُ آسان کوٚرمُت سُہ چھِ أسۍ پَتہٕ کران اِستعمال گوٚو گۄڈٕنیتھٕے گٔے یہِ کَتھ اَمہِ علاوٕ اَگر نہٕ اسہِ سۄ گامَس منٛز تہِ آسہِ ایویلیبٕل آب کِہیٖںۍ نہٕ گوٚو أسۍ چھِ کران فون زِ اَسہِ یِم آب چھِ اَنان یعنے کہِ آب ٹینکَر چھِ أسۍ فون کران زِ فَلٲنۍ جاے فَلٲنۍ ایڈرَسس پٮ۪ٹھ وٲتِو سا یِتھ کٔنیتھ تہٕ سٲنِس ایریاہس منٛز چھُنہٕ آب ایویلیبٕل موٗجوٗد چھُنہٕ کِہیٖنۍ نہٕ گوٚو تِم کیاہ چھِ کران کٲم تِم چھِ اَنان اسہِ گٲڑۍ آب تہٕ یُس گاڑِ منٛز چھِ تِم آب اَنان سُہ چھِ أسۍ پَتہٕ آرام آسان پَنٕنہِ گرِ موٹرٕکۍ ذٔریعہِ رَٹان چھِ أسۍ سُہ تِم ٹینکِین منٛز یِم آسہِ آبہٕ خٲطرٕ چھِ آسان انہِ مژن تاکہِ یِم اَسہِ فیملی یُس فَنگشن چھُ تہٕ یہِ نیرِ اَسہِ آسٲنی سان اَسہِ گژھِ نہٕ پرابلِم کِہیٖنۍ نہٕ گوٚو یِمن اَمی ذٔریعہِ چھ أسۍ پَنٕنِس گرَس منٛز تھاوان آب پَننہِ جایہِ ایویلیبٕل سِٹور چھِ تھاوان تہٕ پَتہٕ چھِ اَسہِ ٹایمہٕ پَتہٕ ٹایمہٕ سُہ یوٗز کران